مےٚ کوٚر پٔتمہِ ہَفتہٕ آن لاین آرڈر امیزانس پٮ۪ٹھ آیۍ پاڑ اٮ۪پلٕکۍ تہٕ آیۍ پاڑ أسۍ اٮ۪پلٕکۍ واریاہ اَصل تِمن اوس ٹایم تہِ نیران واریاہ اَصل چارٕج چھ گژھان کم ٹایمس پٮ۪ٹھ آواز تہِ چھکھ میٖٹھ ڈیٚلِؤری ڈیٚلِؤری وأژ برابر ٹایِمس پٮ۪ٹھ اَتھ اوس آن لایِن پےمیٚنٹ کرُن سُہ گوٚو سُہ کوٚر مےٚ گۄڈے تٔمہِ پتہٕ چُھ یہِ پروڈکٹ واریاہ بہتر آوازِ منٛز تہِ چارجِنگ منٛز تہِ بیٚیہِ چھُ واٹر پروٗپ تہِ تھوڑا